وعلیکُم سَلام اسلامُ علیکُم اَہَن حظ ٹھیٖک تُہۍ چھِوا ٹھیٖک اَہَن حظ ٹھیٖک نہَ حظ یہِ مےٚ چھِ اَصٕل پران أکِس چھِ تھوڑا کَمزوٗری پَہن تہٕ ہۅکھ اَکھ چھِ اَصٕل پَران یہِ چھُ فورتھ کِژھ پران یُس فورتھ کٕلاسَس چھُنا پران یہِ بٔچی سایما آ یہِ چھِ پَران اَصٕل البتہٕ یُس لٔڑکہٕ چھُ آصف فِفتھس پَران تہٕ یہِ چھُ تھوڑا کمزورٕے أمِس چھُ میتھ تہِ کَمزور اِنٛگلِش تہِ یہِ چھُنہٕ خاص پَران کیٚنٛہہ گَرِ چھِنا یِم پَران

ہیٚلو ہیٚلو ہیٚلو ہیٚلو اَتھ چھُنہٕ آوازٕے نیران

نہَ حظ خیال حظ چھِ تھاوان اَصٕل پٲٹھۍ چھِ پَرناوان سَر ور تہِ چھِ یِمَن واریاہ رُت یُس میتھ چھُ پَرناوان سَر سُے چھُ پَرناوان أمِس سایماہَس تہِ أمِس چھِ برابر مارکٕس تہٕ اِنٛگلِش سَر سُہ تہِ چھُ نہَ حظ أسۍ چھِ کوٗشِش کَران اَصٕل تہٕ تَتہِ پٮ۪ٹھٕ زانہِ وۄنۍ رۅب کیٛاہ دٔلیٖل چھِ گَرِ چھِنا پَران یِم اَہَن حظ بٔچی ہے چھِ اَصٕل یہِ چھِ اَصٕل پَران یِہَے لٔڑکَے چھُنہٕ پَران پَے چھا کیٛاہ دٔلیٖل چھَس نہَ حظ أسۍ چھِ پَنٕنۍ کِنۍ اَصٕل کوٗشِش کَران تہٕ کیٚنٛہہ چھُنہٕ وَلہٕ وُچھو اَہَن حظ آ اَہَن حظ ٹھیٖک چھُ ٹھیٖک حظ چھُ اَدٕ ہا تہٕ